اَسَلامُ عَلیکُم تُہۍ چھو حظ اؠمیزان پؠٹھ اَسہِ کَریو اوترٕ آرڈر بیگ اَکھ ایٚمیزان پؠٹھ تہٕ تَتھ اوس ہاوان ڈؠلؤری ڈیٹ مَطلب تُہٕندِس اؠڈرَسس پؠٹھ واتہِ یہِ پوٗنٛژمہِ پانٛژھ اَگست تہٕ آز چھِ پانٛژھ اَگست چوٗنکہِ مےٚ رۆٹ نہٕ آرڈر کہیٖنۍ مَگر نہٕ کٔر مےٚ کٲنٛسہِ ڈؠلؤری باے فون نہ کِہیٖنۍ آرڈر رٔٹِو آرڈر ووتو تُہُند آز مَگر مےٚ آیہِ وٕنۍ فونَس مؠسیج نوٹِفِکیشَن آیہِ مےٚ کہِ تۄہہِ روٹوٕ پَنُن آرڈر کہِ یور مَطلب تَتہِ کھۄت تِمَن شایَد پَننِس ایپَس پؠٹھ کہِ مےٚ رۆٹ آرڈر مَگر یُتھ چھُنہٕ کِہیٖنۍ کہِ مےٚ رۆٹونٕے یہِ آرڈر مَگر میٲنِس فونَس پؠتھ آے وٕنۍ مؠسیج کہِ تۄہہِ روٚٹو آرڈر یُس زَن مےٚ بیگ آرڈر اوس کۆرمُت پانٛژھ شےٚ برونٹھ تہٕ تمیُک ڈؠلؤری ڈیٹ اوس آز نہ کۆر مےٚ یُس مطلب ڈؠلؤری باے یا یُس تَتھ سوزان آسہِ یور تام مےٚ کۆر نہٕ کٲنسے فون کہِ تۄہہِ چھو آرڈر ووتمُت تُہۍ رٔٹِو یہِ آرڈر یا کینٛہہ تہِ مَگر یہِ فونَس پؠٹھ آے مےٚ وٕنۍ مؠسیج بیٚیہِ کھُلایو مےٚ ایپ تَتھ پؠٹھ اوس لیٚکھِتھ کہِ ڈؠلوٲڈ مطلب تُہُند آرڈر چھُ ووتمُت تُہٕندِس جاے مُقامَس پؠٹھ تہٕ تۄہہِ تہِ چھو روٚٹمُت آرڈر مےٚ وٕچھو اَتھ پؠٹھ کہِ مطلب یہِ مےٚ رۆٹ نہٕ آرڈر واڈر کِہیٖنۍ تُہۍ وٕچھو اَتھ مسلَس پؠٹھ اَصل پٲٹھۍ کہِ یہِ آرڈر کٔمۍ چھُ روٚٹمُت یا اَگر نہٕ کٲنٛسے چھُ روٚٹمُت تیٚلِہِ دِیِو مےٚ پَنُن آرڈر تہٕ بیٚیہِ وٕچھو کہِ یہِ چھا اَپُز نوٹِفِکیشَن آمٕژ مےٚ سکیم چھا گۆمُت مےٚ سۭتۍ کِنہٕ کیاہ کیازِ کہِ آز چھ سٲری کَران آنلایِن چیٖزٕے مَطلب مَنگناوان مےٚ تہِ مَنٛگنایو بیگ اَکھ تہٕ مَگر مےٚ ڈوٚل وٕہ بروٗسَے یِمَن آنلایِن ایپَن پؠٹھ تُہۍ وٕچھِو جلدی کہِ اَتھ کیاہ اِشوٗ چھِ یہِ آمُت